مےٚ چھِ اِنٛگلِش سبجکٹہٕ واریاہ زیادٕ خۅش کَران پنٕنِس سکوٗل ٹایمس پٮ۪ٹھ اوسُم کَران اَز تہِ چھُم تھوڑا بہت کَران بیٚیہِ اَگر کَتھ کَرو اَکھ یُس سبجکٹ مےٚ واریاہ زیادٕ ٹف اوس باسان سُہ چھُ سارنِین آسان میتھ تہِ مےٚ تہِ اوس میتھ سبجکٹ واریاہ زیادٕ ٹف باسان کیٛاز سُہ اوس ٹف زیادٕ واریاہ تہٕ اَگر بہٕ ونہٕ پنٕنۍ اَکھ اَصٕل میٚموری خۅشوٕنۍ میٚموری سُہ چھُ مےٚ ییٚلہِ أسی سکوٗلس منٛز فِیرویٚل اوس تہٕ اَسہِ کوٚر تَمہِ وزِ واریاہ زیادٕ مزٕ اَسہِ لوٚگ واریاہ زیادٕ مزٕ تہٕ اَسہِ کوٚر پارٹِیاں وارٹِیاں تتھ منٛز اَصٕل پٲٹھۍ ڈانسا وانسا سُہ روٗد مےٚ ہمیشہِ خٲطرٕ اَکھ اَصٕل یادگار چیٖز دٮ۪ماغس منٛز سُہ چھُ مےٚ واریاہ زیادٕ اَکھ اَصٕل میٚمورۍ شِیر کَرنس لایق